زندگی منٛز ہسا چھُ مےٚ چلینٛج اکھ کوٚرمُت فیس یُتھُے ہسا مےٚ ناینتھہٕ پاس کوٚر پتہٕ ہسا ووٚن یِمو لوکو دوٚپُکھ یہِ ہسا چھُے کس محنت ہسا کٔرۍ زِ واریاہ محنت چھیٚے ژےٚ کرٕنۍ تہٕ اَدٕ ہسا ہیٚکیٚکھ ژٕ ٹیٚنتھہٕ پاس کٔرِتھ تہٕ پتہٕ یُتھُے مےٚ پانہٕ تہِ کِتاب وُچھ مےٚ تہِ باسیٚے سخٕے پہم تہٕ مےٚ تہِ دوٚپ پتہٕ پتہٕ سُوٗنٛچ مےٚ تہِ پننہِ جایہِ نَہ محنت چھِ کرٕنۍ تہٕ ٹیٚنتھہٕ چھُ پاس کرُن پتہٕ یُتھُے ہسا مےٚ ایٚگزام دیٛت محنت وحنت کٔرِتھ اصٕل پٲٹھۍ مےٚ نَہ سا ٲس پانس تہِ اُمید ییٖژاہ کہِ مےٚ یِیَن ساڑ ژور ہتھ مارکٕس تہٕ مےٚ ہسا آیہِ اَن ایٚکٕسپیکٹیبٕلٕے آیہِ مےٚ تِم مےٚ نَہ سا ٲس پانس تہِ ییٖژاہ اُمید کیٚنٛہہ تہِ مےٚ یِیَن ساڑ ژور ہتھ مارکٕس